اگر أسۍ وٕچھو اَز یَتھ دورَس منٛز زیادٕ کیٛاہ چھِ یوٗز کَران سٹوٗڈَنٛٹ کیٛاہ چھِ یَژھان بَچہِ کَرٕنۍ کیٛازِکہِ اگر أسۍ آز وٕچھو سٹوٗڈَنٛٹ چھِ زیادٕ رَٹان میڈِکَلٕے یا تہِ کَران اِنجیٖنٔرِنٛگ یا تہِ کَران آی ٹی آی کورٕس کانٛہہ البتہ کیٛازکہِ اگر تِم رَٹَن آٹٕس آٹسَس منٛز چھُنہٕ بٕتھِ تِمَن آسان فوکَس تَتھ بٕتھِ تِمَن آسان بٕتھِ مطلب فیوٗچَر تَتھ یِوان اَتھِ کِہیٖنۍ نہٕ اَگر وۄنۍ وٕچھُو میڈِکَلَس میڈِکَلَس منٛز چھِ تِم یا دَپان نہ اَتھ سا ہٮ۪کو أسۍ ترٛٲیِتھ میٚڈِکَل شاپ ہٮ۪کو ترٛٲوِتھ اَگر نَے سِلٮ۪کشَن گژھِ میڈِکَل شاپ ہٮ۪کو پَنُن پَنُن پرٛیویٹٕے ہٮ۪کو بِزنِس کٔرِتھ یا بیٚیہِ چھِ عام طور أڑۍ کَران کامٲرٕس چوٗز کیٛازِکہِ بِزنِس چھِ آز دَپان پرٛٮ۪تھ کانٛہہ گَریج بِزنِس منٛز بِزنِس منٛز چھِ سٲری اَز اگر أسۍ وٕچھو سٲنِسی وِلیجَس منٛز اَسہِ چھِ ییٚتہِ تیٖتیاہ بِزنِس منٛز کَم سے کَم کَم سے کَم چھِ ہَتہٕ منٛز ژَتجی پٔرسَنٛٹ چھِ ییٚتہِ بِزنِس مینٕے یٲتۍ یِم واریاہ مطلب یِم واریاہ عہدَس پٮ۪ٹھ چھِ وٲتۍمٕتۍ وۄنۍ بیٚیہِ چھِ ییٚتہِ سٲنِس گامَس مَنٛز واریاہ میڈِکَل سٹوٗڈَنٛٹ چھِ اِنجیٖنٔرِنٛگ چھِ آی ٹی آی کورٕس چھِ واریاہ کٔرِتھ سٲنِس گامَس منٛز یِمَن چھُ باسان أسۍ ہٮ۪کو وۄنۍ چھِ تِمَن باسان أسۍ ہٮ۪کو کینٛہہ کٔرِتھ فیوٗچَرَس منٛز تَوَے چھِنہٕ باقٕیَن یِمَن کورسَن کُن دِوان زیادٕ دھیان کینٛہہ مِثال چھِ نٔرسِنٛگ چھِ آٹِسٹ چھِ یا بدل کانٛہہ اٮ۪گری کَلچَرَس کُن چھِ اُکُن چھُنہٕ زیادٕ دیان یِوان کٕہٕنۍ نہٕ مگر زیادٕ چھِ کامٲرٕس میڈِکَل تہٕ بیٚیہِ اِنجیٖنٔرِنٛگ یا آی ٹی آی کورسٕز کُن دِوان زیادٕ دھیان یِمَن چھُ باسان اَتھ منٛز چھِ زیادٕ پرٛٮ۪فرَنٕس زیادٕ سٹوٗڈَنٛٹ چاہے سُہ وِلیجُک ٲسِنۍ یا شَہرُک ٲسِنۍ تِمَن چھِ پرٛٮ۪تھ کٲنٛسہِ باسان اَتھ منٛز چھِ زیادٕ پرٛٮ۪فرَنٕس اَتھ منٛز چھی تٕمَن یِوان پَنُن فیوٗچَر اَتھِ نہ أسۍ ہٮ۪کو برٛونٛہہ کُن اَتھ منٛز کینٛہہ کٲم کٔرِتھ